یُس کَشمیٖرُک یہِ ایجوٗکیشَن سِسٹَم چھُ یہِ چھُ ایٚڈرَس کَران اَگَر کانٛہہ سُپیشَل کانٛہہ ضروٗرَت آسہِ کیٚنٛہہ بَچَن یِمَن منٛز کیٚنٛہہ بَچہِ غریٖب آسان تِمَن چھُ سُکالَرشِپ ہٕنٛز ضروٗرت آسان تِمَن خٲطرٕ چھِ سُکالَرشِپ سِکیٖم یِوان تِم چھِ فارَم بَران تہٕ تِمَن چھُ یُس تہِ تِمَن ؤرۍیَس خَرچہِ چھُ لَگَان چاہے فیٖس آسہِ چاہے اَتھ منٛز آسہِ یہِ کِراے آسہِ وَردی آسہِ اَنٕنۍ یِمہٕ بیگ آسَن اَنٕنۍ کِتاب آسَن اَنٕنۍ سٲری چیٖز چھِ مَیسر یمَن یِوان کَرنہٕ بیٚیہِ یِم سُپیٚشَل زیادٕ نیٖڈی پٔرسَن چھِ تِہنٛدِ خٲطرٕ چھِ مِڈ ڈیٚے میٖل آمُت تھاونہٕ لۅکٹیَن سکوٗلَن منٛز غریٖب غُربات چھِ یِم چھِ تَتہِ بَچَن تَرٛاوان اوٚڈ تِمَن چھِ یِوان سٲر سٲری چیٖز دِنہِ تَتہِ کھیٚنہٕ باپَتھ دال یِوان دِنہٕ یا اَتھ منٛز چھُ چَنہِ یِوان دال یِوان بَتہٕ یِوان یِم یِم چیٖز چھِ یِوان بیٚیہِ تہِ یِمن اَگَر سُپیٚشَل نیٖڈ آسہِ کانٛہہ پرٛابلِم آسہِ ڈِس ایبلٕڈ آسہِ کانٛہہ أچھَن آسہِ پرٛابلِم زَنٛگہِ آسہِ پرٛابلِم تِمَن چھُ یِوان تھوڑا بہت دِنہٕ تِمَن چھُ تھوڑا بہت رِلٔکزیشَن یِوان دِنہٕ کانٛہہ آسہِ اوٚن تٔمۍ سٕنٛدِ خٲطرٕ چھِ اَکھ اَلَگ اَکھ پرٛووِجَن تھوٚمُت سُہ ہیٚکہِ پٔرِتھ اَصٕل پٲٹھۍ تِہٕنٛدِ خٲطرٕ تہِ چھُ سکوٗل تِہٕنٛدِ خٲطرٕ اَڈیَن خٲطرٕ چھِ اَلگٕے سُپیٚشَل سکوٗل یِوان اسٹیبلِش کَرنہٕ یِم یِم چیٖز چھِ أسۍ کَران ییٚتہِ